ہیٚلو اسلام علیکُم اَہن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک جی ہاں جناب أسۍ حظ ٲسۍ شُپین پیٚٹھ اَسہِ کریاو یور بٹ ٹِمبر ٹرٛیڈٲرٕس کریاو اَسہِ فون جناب اَسہِ حظ ٲس یہِ تھوڑا لٔکٕر ضروٗرت نا یتھ پشس کِژ اَسہِ حظ چھُ یہِ پھرٛستُک وستُک ضروٗرت ایویلیبٕل چھا وُنکیٚس دستیاب چھا سُے ریٹھاہ ویٹھاہ کیٛاہ چھِ اَسہِ حظ چھِ یِم لگ بگ چھ یِم فُٹس ٲٹھ شتھ ضروٗرت ژور ہتھ ژور ڈِسکاونٛٹ وِسکاونٛٹ اَمہِ کھۄتہٕ کیٚنٛہہ اَسہِ کوٚت حظ چھُ واتُن چلو حظ ٹھیٖک چھُ تیٚلہِ باہ فُٹ باہ فُٹ دَہ فُٹ حظ چھِ اَسہِ ضروٗرت اَوا بیٚیہِ چھُ بیٚیہِ شُراہ فُٹ تہِ ضروٗرت شُراہ فُٹ حظ چھ بیٚیہِ ضروٗرت

اَسہِ حظ کأشُر لو لٔکٕر ضروٗرت روٗسی بیٚیہِ چھَم ضروٗرت روٗسی چھِ بنان اَسہِ

ریٹ حظ ریٹسٕے اوس تھوڑا وۅنۍ ہُناہ تیٚلہِ چھِ اَسہِ دۄیہِ ژورِ دۅہۍ ضروٗرت نا چلو حظ ٹھیٖک چھُ تیٚلہِ واتو أسۍ اوٗرۍ کۅلگومٕے نا بیٚیہِ حظ آسہٕ یِم بیٚیہِ حظ آسہٕ یِم سُریا اَسہِ بناونہِ یِم کایِر لٔکٕر ہٕنٛز سۅ بنیٛا سُہ کٔہۍ گژھان فُٹ پانٛژستتھ رۄپیہِ گژھان فُٹ نا ڈوٗنۍ لٔکٕر نا چلو حظ تیٚلہِ یِمو أسۍ سۅ تہِ سۅ تہِ تھاو

چلو حظ ٹھیٖک چھُ تیٚلہِ تھٲوۍزیٚو تُہۍ امیُک ہُہ ترٛٲوِتھ نا تۄہہِ آسوٕ نا اَتہِ سِٹاک موٗجوٗد نہٕ حظ دستیاب آسوٕ نا تۄہہِ اَتہِ وٹس ایپ ترٛٲوۍزیٚو تُہۍ امیُک فوٹوٗ بہٕ وُچھٕ یہِ دۄدُر وۄدُر ما چھُ باقٕے چھُنہٕ کہیٖنٛۍ چلو حظ ٹھیٖک